یُس ہسا وجہ چھِ سانٮ۪ن بَچَن ہُنٛد زِ یِم کیٛازِ چھِنہٕ سُکوٗل دۄہَے دۄہَے یِوان یہِ ہسا چھِ یہِ وجہ یا تہٕ چھِ یِمَن یہِ سُکو یا تہٕ چھِ یِمَن سُکوٗل واریاہ دوٗر یا تہٕ چھَنہٕ یِمَن گاڑِ میلان یا تہٕ چھِ یِمَن کیٚنہہ کٲم آسان یا تہٕ چھِ یِم آسان گَری مدد کران یا تہٕ چھِنہٕ یِمَن پونٛسہٕ آسان کِہیٖنۍ یِم واتہَن سُکوٗل یا تہٕ چھِ یِمَن آسان تِژھٕ گایڈٮ۪نٕس چھِنہٕ یِمَن آسان گَرِ کِہیٖنۍ تہٕ یِمَن وَنہِ ہے گَرے مطلب کہِ زیُٹھ بوٚڈ وَنِہیٚکۍ تُہۍ گٔژھِو سُکوٗل یا چھِ آسان موسَم یہِ نَتہٕ چھِ آسان سَڑکہٕ سَڑکہٕ کُنہِ جایہِ خراب یا کیٚنہہ اگر ہسا وٕچھوسٲنۍ بَچہِ کیٛازِ چھِنہٕ مطلب کہِ دۄہَے دۄہَے سُکوٗل یِوان گۄڈَے اگر ہسا وٕچھو أسۍ یِم ہسا سانہِ علاقٕکۍ آز شُرۍ چھِ یِم ہسا چھِ زیادٕ یا چھِ یِم غریٖب فیملِیَن سۭتۍ بِلانٛگ کران نَتہٕ چھِ یِم مطلب کہِ تِمو اٮ۪ریاہو پٮ۪ٹھ یِوان یِمَن یِہ ہہ ییٚمۍ ایریا چھِ سَڑکہٕ واریاہ خستہٕ حال چھِ گٔمٕژ گۄڈٕنٮ۪تھ اگر أسۍ وٕچھو سانہِ ایریاہَس منٛز یِم ہسا سُکوٗل چھِ یِم ہسا چھِ واریاہ دوٗرِ پٮ۪ٹھٕ تِکیٛازِ یُس ہسا اَ صُبحٲے اگر بچہٕ درٛاو تٔمۍ سُنٛد سُکوٗل حظ چھِ برابر داہ کِلوٗ میٖٹَر دوٗر سُہ نہ سا ہٮ۪کہِ نہٕ اگر سُہ صُبحٲے بَچہٕ وۄتھ ساڑَن نَوَن تام چھِ آسان ٹایمِنٛگ نَتہٕ چھِ آسان دَہَن تام سُہ نہ سا چھٕنہٕ آسان سُہ نہ سا چھِنہٕ ہٮ۪کان وٲتِتھ برابر ساڑَن داہَن تام سُکوٗل کِہیٖنۍ ییٚمہِ کِنۍ زِ یہِ یُس ہسا أمۍ سُنٛد گۄڈنیُکٕے یہِ چھِ آسان مطلب کہِ اگر أمِس سُکوٗل دوٗر چھُ یہِ نہ سا ہٮ۪کہِ نہٕ سُکوٗل دۄہَے دۄہَے یِتھ کِہیٖنۍ دۄیِم اگر ہسا أسۍ وٕنۍکٮ۪نَس وٕچھو وٕنۍکٮ۪ن ہسا چھِ ٹرٛانسپوٹٕچ تہِ قلت قلت چھِ اَمہِ کِنۍ اگر ہسا أسۍ اَکہِ اَڑِ منٛز درٛایہِ گٲڑۍ تٔمِس چھُ واتان بیٚکِس اَڑَس منٛز سُہ ہسا چھِ اَڑٕ پٮ۪ٹھَے تُلان سارے سوارِ یِم ہسا وَتہِ منٛز سوارِ چھِ آسان سُہ نہٕ سا چھُنہٕ ہے تِمہٕ ہسا چھِنہٕ تِمَن سوارٮ۪ن تہِ تُلان کِہیٖنۍ بیٚیہِ یِم ہسا بَچَس چھِ آسان گۄڈٕنٮ۪تھ اگر أسۍ آز کل وٕچھو آز چھِ ہرُد سیٖزَن چلان أمِس بَچَس چھِ واریاہ کامہِ آسان گَرِ أتی دوٚپُس مٲلۍ وَلہٕ مےٚ سۭتۍ مےٚ سۭتۍ یہِ دانہِ چھۄمبنہِ یا بدل کیٚنہہ کٲم ٲس تَمہِ کِنۍ تہِ ہسا ہیٚکہِ نہٕ بَچہٕ یِتھ تَمہِ کِنۍ تہِ چھِنہٕ ہٮ۪کان بَچہٕ دۄہَے دۄہَے سُکوٗل یِتھ کِہیٖنۍ بیٚیہِ ہسا چھِ تِمہٕ بیٚیہِ اگر ہسا وٕچھو وٕ وَ آز چھِ آز کل چھِ واریاہ مطلب کہِ کینٛژاہ گَرَن منٛز چھِ واریاہ غریٖبی تَمہِ کِنۍ تہِ چھٕنہٕ زیادٕ پہمَتھ شُرۍ ہٮ۪کان دۄہَے دۄہَے سُکوٗل یِتھ کِہیٖنۍ بیٚیہِ چھِنہٕ تِمَن تِتھ پٲٹھۍ گایِڈ کران کیٚنہہ ہے اگر تُہۍ وٕنۍکٮ۪نَس سُکوٗل گژھِو تَتہِ پٔرِو اَمہِ سۭتۍ نٮ۪تھ بٔڑِتھ بٔنِو کیٚنہہ غریٖبی ہَٹہِ تٕہٕنٛدِ سُکوٗل گژھنہٕ سۭتۍ اگر تُہۍ سُکوٗل پٔرِو اَصٕل پٲٹھۍ تھٲیِو پَنٛنہِ پَنٛنِس پرنَس کُن دھیان اَکہِ نَتہٕ اَکہِ وَقتہٕ ہسا بٔنِو تُہۍ تہِ کیٚنہہ تِتھ پٲٹھۍ نہ سا چھِنہٕ یِمَن گایڈٮ۪نٕس گَرِ کرنہٕ کِہیٖنۍ تُہۍ گٔژھِو سُکوٗل بیٚیہِ اگر ہسا أسۍ وٕچھو موسَم کُنہِ وِزِ ہسا چھِ موسَمٕچ کَنٛڈِشَن تہِ چھِ آسان تِژھ کِہیٖنۍ أتی آسان تَپھ أتی آسان روٗد تٔمۍ کِنۍ تہِ ہسا چھِ ہٮ۪کان بَچہٕ پرٛ پٔر ڈے پٔر ڈے سُکوٗل وٲتِتھ کِہیٖنۍ بیٚیہِ ہسا یُس ہسا اَسہِ سَڑکَن ہُنٛد یہِ خستہٕ حٲلی چھِ یہِ یُس ہسا زٕ ساس ژۄدٕہَس منٛز یُس ہسا سہلاب آو تٔمۍ سۭتۍ نہ سا آیہِ نہٕ سانہِ سَڑکہٕ نہ سا آیہِ نہٕ تٔمۍ پٮ۪ٹھٕ وٕ تٔمۍ پٮ۪ٹھ ہسا آیہِ نہٕ تِم وٕنیُک تام زٕہۭنۍ تہِ شیٚہرنہٕ وٕنۍکٮ۪نَس ہسا چھِ سَن سٲنٮ۪ن گامَن منٛز چھِ آز بیٛاکھ سٲنِس گامَس منٛز چھِ آبہٕ ٹٮ۪نٛکی بناوان ییٚمہِ آب ٹٮ۪نٛکی سۭتۍ چھِ سڑکہٕ اورٕ یورٕ چھِ کھَنان یِمَن ہسا چھِ اَتھ پایپہٕ ترٛاونہِ تٔمۍ کِنۍ تہِ چھِ یپٲرۍ گاڑٮ۪ن ہٕنٛز واریاہ قلت یَپٲرۍ نہ سا چھِنہٕ گاڑِ پکان کِہینۍ تِکیٛازِ سڑکہٕ ییٚلہِ خستہٕ چھِ گاڑِ کَپٲرۍ پَکَن بیٚیہِ ہسا چھِ زیادٕ پَہَن یو پٮ۪ٹھ ہسا ووت روٗد زٕ زٕ ترٛےٚ دۄہ تَمہِ کِنۍ ہسا ؤژھ واریاہ رَب تہِ تَمہِ کِنۍ تہِ نہ سا چھَنہٕ یَپٲرۍ گاڑِ ہٮ۪کان تِتھ پٲٹھۍ پَکنٲوِتھ یُس ہسا سڑکَن ہٕنٛز خستہٕ حٲلی چھِ تَمہِ سۭتۍ نہ سا چھَنہٕ یَپٲرۍ گاڑِ پکان تِتھ پٲٹھۍ کِہیٖنۍ تَوَے ہسا چھِ یِم سٲنۍ بَچہٕ چھِ تِم نہ سا چھِنہٕ ہٮ۪کان دۄہَے دۄہَے سُکوٗل وٲتِتھ کہِ یِہوٚے ہسا چھِ وجہ تِم چھِنہٕ ہٮ۪کان سُہ دۄہَے دۄہَے سُکوٗل وٲتِتھ کِہیٖنۍ